وعلیکُم سَلام اَہن آ بلکُل مشتاق احمد اَچھا فو فون اوس آ فون اوسوٕ تُہۍ سم سُہ چھُ سمبٲلِتھ تتھ اوس کانٛہہ رٔسیٖد ؤسیٖد روٚٹمُت اَچھا اچھا ول تیٚلہِ آسہِ اَسہِ ناو واو تھوٚمُت لیٚکھتن تہٕ آ فون چھُ سمبٲلِتھ تُہنٛد فون

تُہۍ یِیِو فون چھُ سمبٲلِتھ تتھ چھُ یہِ سَہ یہِ ڈِسپٕلے اوس تتھ فُٹمُت بیٚیہِ ٹوٹل لاس اوس ڈِسپٕلے تہٕ ترو اَسہِ تہٕ تتھ لگے لگ بگ ارداہ شتھ رۄپیہِ ارداہن شتن منٛز گوٚو سُہ کٔلِیر تہٕ وۄںۍ چھُ یہِ سَہ یہِ کیٛاہ چھِ اتھ وَنن فون چھُو تُہۍ وارِیاہ ٹھیٖک مگر یہِ گژھِ رچھُن کَرُن دب وب گژھنہٕ دیُن کیٚنٛہہ بیٚیہِ اوس اتھ تہٕ یہِ سَہ یہِ مےٚ باسان جک تہِ اوس اتہِ خراب بوٗزتھا تہٕ سُہ تہِ کوٚروٕ اَسہِ ٹھیٖک تہٕ بیٚیہِ یہِ سَہ یہِ اگر تُہۍ ییٚژھو تیٚلہِ لاگہوس أسۍ یہِ گِلاس تہِ تہٕ یہِ سَہ یہِ سُہ چھُ ٹھیٖک چھُ تتھ سکرٮ۪چ اکھ زٕ تہِ سکریٖنس آمِتۍ تہِ تہٕ تِم تہِ ہٮ۪کہوس تیٚلہِ لٲگِتھ اگر تُہۍ چارجر تہِ ژانٛڈِو تہٕ چارجر تہِ چھِ نٔے وٲتمِتۍ تَمہِ ٹایپٕکۍ تہٕ سُہ تہِ ہٮ۪کو أسۍ دِتھ تہِ اگر تُہنٛزۍ آسہِ تہٕ أسۍ ہٮ۪کہون تیٚلہِ یہِ ٹھیٖک یِم چیٖز لٲگِتھ تہٕ مگر تتھ گژھنو تُہۍ بیٚیہِ چارجِز فون چلہِ پت بڑٕ اصٕل پٲٹھۍ فونس یی نہٕ کانٛہہ تہِ دِقت تہٕ یہِ سَہ یہِ سٲری چیٖز چھِ یِم ایولیبل اَمی کمپٔنی ہِنٛدۍ ییٚمہِ کمپٔنی ہُنٛد تُہۍ فون چھُو تتھ منٛز دِمو أسۍ یہِ گِلاس تہِ اگر ؤنِو تُہۍ گِلاس تہِ لاگوس یہِ سَہ یہِ جک تہِ اوس نہٕ تتھ خاص سُہ تہِ کر ہوس ٹھیٖک تہٕ یہِ مایِک تہِ مےٚ باسان آز بِہتھٕے تہٕ سَتہِ تتھ تہِ دِمو نظر ییٚلہِ تُہۍ ؤنِو تہٕ أسۍ ہٮ۪کہوس نظر ٹھیٖک ٹھاک پٲٹھۍ دِتھ تہٕ تُہۍ ییٚمہِ ساتن یِیِو تَمہِ ساتن أسۍ چھِ ایولیبل ییٚمہِ ساتن تُہۍ یِیِو کٲلکٮ۪تھ ییٚمہِ ساتن تُہۍ یِیِو تہٕ أسۍ چھِ ایولیبل تہٕ مگر یہِ تھاوو أسۍ یِم چیٖز چھِس سَہ وَنۍ لاگٕنۍ اَچھا تُلِو تیٚلہِ تھاوو أسۍ لٲگِتھ تہٕ تُلِو بِہِو خۄدایس حوال